ہُتھ کٲٹھۍ چھُس بہٕ تھَوان دھیان نظر بہٕ چھُس آسان پانَے کُلٮ۪ن باغس منٛز واتان باغس پانَے ییٚلہِ مگر اگر بہٕ کُن چھُس گژھان پَتہٕ چھُس بہٕ کَران کٲم نَتہٕ اگر بہٕ بہٕ چھُس وَنان بٲیِس تہِ مےٚ چھُ گَرِ بوے بوٚڈ بوے تیٚمِس چھُس بہٕ وَنان اتھ تھا اَتھ دِ نظرہ اگر بہٕ بہٕ چھُس گژھان کُن سُہ چھِ تیٚمِس چھُس بہٕ دَپان یَتھ دِ نظر وظر تھاو یَتھ اَتھ تھٔوزِ باغس دھیان تہِ اگر نہٕ سُہ تہِ آسہِ گَرِ تیٚلہِ چھُس بہٕ کَران کٲم بہٕ چھُس تھَوان موزوٗرَس تیٚمِس چھُس بہٕ دِوان دۄہَس پونٛسہٕ تیٚمِس چھُس بہٕ دَپان اَتھ تھٔوزِ ژٕ دھیان اَتھ باغس اَتھ ما چھِ کُنہِ جاے کانٛہہ پرٛابلِم ورٛابلِم گٔمٕژ اَتھ آس تھَوان داے کُنہِ کُلِس مَا چھِ سیٚیہِ ؤیہِ پیٚمٕژ کیٚمۍ ویٚمۍ چھِ پٮ۪وان کُلِس ژوٗنٛٹِس ووٗنٛٹِس چھِ گژھان خرٲبی بہٕ چھُس دَپان تیٚمِس اَتھ تھَو دھیان پَتہٕ سُہ چھِ مےٚ کَران مٔنٛزۍ مٔنٛزۍ فون آ یَتھ کُلِس چھِ یِتھ پٲٹھۍ گوٚمُت اَتھ چھِ تھوڑا سیٚیہِ ویٚیہِ یِوان اَتھ کیاہ چھِ مےٚ کَرُن بہٕ چھُس تیٚمِس دَپان دَپان چھُسَس اَتھ اَن دَوا وَوا تھاو أنِتھ ہُہ دَوا پونٛسہٕ چھُس بہٕ پانَے کَران تیٚمِس سوزان پونٛسہٕ اٮ۪کاوُںٛٹ دِموَ پے ٹی اٮ۪م ذٔریعہٕ پَتہٕ چھُس بہٕ تیٚمِس دَپان یَتھ تھَیہِ اَتھ أنزِ یہِ دَوا یِتھ پٲٹھۍ چھِ اَتھ کَرُن سُہ چھُ پَتہٕ کَران تی تَتھ پٮ۪ٹھ چھُس بہٕ کَران کٲم پَتہٕ ییٚلہٕ بہٕ تورٕ چھُس یِوان تیٚمِس چھِ پَتہٕ پَتہٕ چھُس بہٕ پانَے تھوان باغس واغس دھیان سُہ چھُ کَران سُہ موزوٗرۍ تہِ چھِ پَتہٕ یِوان سُہ تہِ تھَوان ییٚتِس کالَس بہٕ اور چھُس آسان سُہ چھِ تیٖتِس کالَس دَوا وَوا تھوان کٔرِتھ تَتھ سٲرسٕے تھَوان چھُ سنٛبھٲلِتھ ونٛبھٲلِتھ ییٖتِس کالَس بہٕ اورٕ چھُس یِوان